پنٕنہِ کامہِ علاوٕ چھِ أسۍ کٲم کَران کِرکَٹ گِنٛدان تہٕ بیٚیہِ چھِ أسۍ کٲم کَران کِرکَٹ چھِ گِنٛدان اَسہِ چھِ آنٛگنَس منٛز ییٚتہِ نٕے اَکھ نٔزدیٖک اَکھ گرٛاوُنٛڈ اَکھ مٲدان اَکھ تہٕ تَتھ تہٕ تَتہِ چھِ أسۍ کِرکَٹ گِنٛدان یار دوس بیٚیہِ چھِ أسۍ کٲم کَران بیٚیہِ چھِ أسۍ کٲم کَران أسۍ چھِ میچ گِنٛدان بٮ۪ٹہٕ گِنٛدان کیٛاہ یا گِنٛدو فرٛینٛڈلی میچ پانہٕ وٕنۍ گام زٕ ترٛےٚ اَسہِ چھُ اَتٮ۪ن اَصٕل مٲدان رَژھا اَکھ تہٕ اَتہِ چھِ أسۍ کِرکَٹ گِنٛدان بیٚیہِ چھِ أسۍ کٲم کَران أسۍ چھِ کَران کٲم بیٚیہِ چھِ أسۍ صُبحٲے وۄتھان سُلے تہٕ پَتہٕ چھِ أسۍ کَران یہِ کیٛاہ چھِ اَتھ وَنان رَنِنٛگ چھِ أسۍ کران یَتھ أسۍ وَنان چھِ دَوٕ دَوٕ کَرٕنۍ درٛوڈٕ درٛوڈٕ کَرٕنۍ صُبحٲے چھِ أسۍ وۄتھان کَران درٛوڈٕ درٛوڈٕ آ تہٕ تَمہِ سۭتۍ چھُ صحت روزان ٹھیٖک دٮ۪ماغ روزان ٹھیٖک کالچَن تہِ چھِ أسۍ واک کَران بیٚیہِ چھِ کالچَن یُس واک أسۍ کَران چھِ سُہ چھِ کَران أسۍ لگ بگ أکِس کِلوٗ میٖٹرَس کَمَس کَم أکِس کِلوٗ میٖٹرَس تَتہِ پٮ۪ٹھ روٗد باقٕے چھِ أسۍ اَمہِ علاوٕ چَکر کَران اورٕ یورٕ گامَن منٛز اورٕ یورٕ دِوان چَکرا وَکرا اورٕ یورٕ تہٕ یارَن دوستَن سۭتۍ دِوَن چکرا کَران شاپِنٛگ بیٚیہِ چھِ أسۍ بیٚیہِ تہِ چھِ چھِ أسۍ گِنٛدان اَکھ بیٚیہِ چھِ أسۍ والی بال گِنٛدان بیڈمِنٛٹَن تہِ چھِ گِنٛدان تہٕ ییٚمہِ سۭتٮ۪ن پَنُن پان چھُ ہٮ۪لدی روزان بیٚیہِ چھُ آورٮ۪ر روزان بیٚیہِ چھُ باقٕیو ڈرٛگسو نِش باقیو گَنٛدٕ ایکٹیٛوٗٹیٖزو نِش دوٗر روزان